اَسلامُ علیکُم یہِ چھِ حظ دانِش جَنرل سِٹور اچھا حظ اچھا حظ مےٚ حظ گٔے غلطی مےٚ گٔے غلطی ٹھیٖک حظ چھُ ٹھیٖک چھُ آ آ بِلکُل حظ اَسہِ حظ بَنہِ آ تۄہہِ کُس اَکھ ویریَنٛٹ چھُو ضوٚرتھ آ اَسہِ نِش بَنَن مُختلِف

کیٚنٛہہ نہٕ حظ چھُ آ بِلکُل بَنہِ بِلکُل بَنہٕ وۄنۍ آو اَسہِ چھِ اگر تُہۍ فور مین ٹٮ۪نٛٹ یُس چھُ اگر تُہۍ سُہ نِیِو تَتھ منٛز چھِ أسۍ اٮ۪ڈِشنَل یِم تہِ پرٛوٚوایِڈ کران مٲنۍتو یِتھَے کٔنۍ أسۍ چھِ آسان آ تَلہٕ چھِ اَسہِ پوم وغیرہ آسان یا بیٚیہِ چھُ آسان سِلیٖپِنٛگ بیگٕس وغیرہ تِم چھُو حظ اِنٹرٛسٹ نِنَس منٛز آچھا حظ ٹھیٖک چھُ کیٚنٛہہ کیٚنٛہہ نہٕ حظ چھُنہٕ آچھا ٹھیٖک چھُ ٹھیٖک کیٚنٛہہ چھُنہٕ نہ بہٕ چھُس پانہٕ اننت ناگکُے چھُس بہٕ بہٕ چھُس پہلگامٕے بَسان تو آ کیٚنٛہہ چھُنہٕ اگر تُہۍ یَپٲری یِیِو تُہۍ چھُ تۄہہِ ہے چھُ میون فون نمبر آ تُہۍ کٔرِو حظ کٲم یِم یُِتھُے تُہۍ یور وٲتِو پہلگام کُن تُہۍ کٔرۍزیو مےٚ کال بہٕ حظ تھاوٕ سورُے کیٚنٛہہ اٮ۪رینٛج کٔرِتھ آ بیٚیہِ حظ چھِ یۄس رٮ۪نٛٹ چھِنہٕ حظ اَسہِ نِش تو سۄ چھِ ٹٮ۪نٛٹَس خٲطرٕ آسِوٕ سۄ فِفٹیٖن ہنٛڈرنٛڈ

حظ تۄہہِ ہے چھو پَیی ییٚتہِ چھِ ییٚتہِ چھِ گژھان حظ کٲم یُتھُے ٹوٗرِسٹ چھِ یِوان یا اگر یِم چھِ لوکَلزٕے اگر یِوان چھِ تِم حظ چھِ واریاہ خرٲبی کران ٹٮ۪نٛٹسَن اگر تۄہہِ گیرٮ۪نٛٹی چھو دِوان کہِ ٹٮ۪نٛٹَس کہِ واتہِ نہٕ کیٚنٛہہ مُضر یا کیٛنٛہہ خرٲبی گژھِ نہٕ کیٚنٛہہ تو ڈٮ۪فِنٮ۪ٹلی مطلب بہٕ چھُس بہٕ ہٮ۪کہٕ سُہ یہِ نہ ریٹ ڈاوُن کٔرِتھ ٹُہ تھٔٹیٖن ہنٛڈرنٛڈ رُپیٖز ؤلِو حظ ؤلِو حظ ٹھیٖک چھُ ٹھیٖک چھُ ؤلِو حظ کیٚنٛہہ چھُنہٕ ٹھیٖک چھُ ٹھیٖک تۄہہِ مہٕ چھُ گُرۍ تہِ کیٚنٛہہ ضوٚرَتھ آچھا حظ ؤلِو کیٚنٛہہ چھُنہٕ تیٚلہِ ٹور گایِڈ ما چھُو ضوٚرتھ ؤلِو حظ ٹھیٖک چھُ ٹھیٖک یہِ تۄہہِ یہِ تۄہہِ باسیو پنٛنہِ جایہِ تہٕ سُہ تھاوو بہٕ مُہیا کَرو بہٕ چھِ حظ ٹھیٖک بیٚیہِ مہٕ حظ کیٚنٛہہ حُکم اَسہِ خٲطرٕ ؤلِو حظ شُکریہ شُکریہ یُتھُے وٲتو تہٕ مےٚ کٔرۍزیو کال آچھا سلام علیکُم